مےٚ ہسا چھِ فیورٹ گیم چھِ میٲنۍ کِرکٹ گٔنٛدمُت چھنہٕ مےٚ زٕہٕنۍ تہٕ وگوٚو وُچھن چھُس بہٕ کِرکٹ یُس تہِ کانہہ میٖچ آسہِ ہنُدستان پاکِستان میچ ٲسۍ تَن یا ہنُدستان آسٹریلیا میچ ٲسۍ تَن یا یہ ہسا یہِ ٹُونٹی میچ ٲسۍ تَن وَن ڈے ٲسۍ تَن یا ٹیسٹ سیٖریز ٲسۍ تَن تہٕ یہِ چھُس بہٕ وُچھان گنٛدمُت چھُنہٕ مےٚ تقریباً تقریباً نہٕ مےٚ چُھنہٕ گنٛدمُتٕے میچ زانہہ وگوٚو کِرکٹ چھُس بہٕ کران زیادٕ پسند یہِ وُچھان تہٕ اگر مےٚ یَہ ہسا یہِ بہٕ چھُس ییٚلہِ تہِ کانہہ تہِ میچ آسہِ ہنُدوستان پٲکِستان ٲسۍ تَن سیریز زیٲدٕ چھُس بہٕ وُچھان ہنُدوستان پٲکِستان ییٚلہِ سیٖریز آسہِ یا ییٚلہِ پٲکِستان بدل کانہہ سیٖریز آسہِ تہٕ یہ ہسا یہِ سۄ وَن ڈے سیٖریز ٲسۍ تَن یا ٹُونٹی سیٖریز ٲسۍ تَن تہٕ کِرکٹ چھُس بہٕ وُچھان بہٕ چھُس راتَس کران وُنِٮ۪ندُر تہٕ یہ ہسا یہ کِرکٹ چھُس بہٕ یم میچ چھُس بہٕ وُچھان بیٚیہِ چھُس بہٕ کُنہِ سٲتہٕ وُچھان رَسلِنگ کیٛنٚہہ یہِ چھُ آسان چلان تہٕ سہُ چھُس بہٕ ہیٚکان وُچھتھ یا کُنہٕ ساتہٕ چھِ آسان سہُ ٹینس وینس چلان سہُ تہِ چھُس سہُ چھُس بہٕ کم ہیٚکان وُچھتھ وگوٚو زیادٕ چھُس بہٕ کِرکٹٕۍ وُچھان تِکیازِ یہِ چھُ مےٚ رودمُت بچپَن پیٚٹھٔے یہ ہسا یہِ شوٗق یہِ میچ وُچھنُک ہہُ تہٕ اۄوےٚ موُجوٗب ہسا اوٚن اسہِ گرَس منٛز ٹی وی تہِ اکھ چھُس بہٕ ہیکان خبر وُچھتھ تمہِ پٮ۪ٹھ تہِ زیادٕ چھُس بہٕ ہیکان یہ ہسا یہِ وُچتھ یہوے یہ ہسا یہِ کِرکٹ تہِ وُنکٮ۪ن ہسا گژھِ بیٚیہِ یُس وۄنۍ نوٚو یہ ہسا یہِ أسہِ یم ہُم بچہٕ چھِ یم ہسا آ اتھ منٛز چھِ یہِ ضروٗری یہ ہسا یہِ پرنَس سۭتۍ سۭتۍ گژھِ آسُن از بچہِ کِرکٹس کُن تہِ گژھِ یہ ہسا یہِ دیان دِیُن امے کِرکٹ تھرٚو ہسا درٛایہِ بٔڑ بٔڑ ہہ ہسا یہِ کھلٲڑۍ دُنیاہَس منٛز یتھ منٛز سٲنِس ہنُدستانس منٛز درٲو یہ ہسا یہِ تنڈولکر یٔمۍ واریاہ پَنُن نٲو کموو تِمہٕ پتہٕ درٲو وۄنۍ وِراٹھ کوہلی سُہ تہِ بنیو یہ ہسا یہِ سٲرِوٕے کھۄتہٕ بۄڈ بیٹس مین دُنیاہَس منٛز یٔمِس عزت یہ ہسا یہِ ؤنکٮ۪ن تہٕ واریاہ ہیٚکن سہُ یہ ہسا یہ نٲو کموو تٔمۍ تہِ کِرکٹس منٛز چھُ سہُ ؤنکین تقریٖباً تقریٖناً کٔر تٔمۍ بادشاہیتھ کِرکٹس منٛزقٲیِم ہہُ تٔمۍ تہِ ہسا پوٚر سُہ یسا تٔمۍ تہِ پوٚر وگوو تم کوٚر کِر کِرکٹ گیٚنٛد تٔمۍ ہہُ تہٕ اس لیے ہسا چھِ کِرکٹ کھلٲڑۍ تہِ چھنہٕ کم آسان کیٛنٚہہ یم چھِ یسا ہیکان دُنیاس گٔژھتھ یِمَن چھُ دُنیاہس منٛزعزت مِلان یِمن چھُ دُنیا ہیٚکان وُچھتھ تہٕ کِرکٹ ہسا چھِ رٕژ گیم اس لیے چھُس بہٕ گُزارِش کران یُس تہِ بچہٕ چھُ سہُ گژھِ پرُن پرنَس سۭتۍ سۭتۍ گژھِ سہُ کِرکٹس کُن تہِ دیان دیُن باقٕے کامِین کُن گژھِ نہٕ سہُ گژھُن کیٛنٚہہ ڈریگٕس ویگٕس یا یسا کیٛنٚہہ دوا ووا یا کانہہ تہِ نشہٕ کرِ تہِ گژھِ نہٕ کُرن کیٛنٚہہ یُس کِرکٹس کُن گژھِ تہٕ سہُ روٗزِ یِمو کٲمیو نِش ٹھیک بیٚیہِ روزِ تٔمِس صحت تہِ ٹھیک تہِ سہُ ہسا روزِ مُکمل فِٹ تہِ کِرکٹ چھِ مےٚ یہ ہسا یہِ یہِ چھُ مےٚ پنُن یہ ہسا یہِ فیورٹ یہِ ہسا یہِ گیما اکھ تہٕ یہِ چھُس بہٕ ہیکان وُچھتھ ہہُ مےٚ پیٚیہِ تن امہِ خٲطرٕ راتس تہِ وُنٮ۪نٛدُر کرُن تہٕ میچ چھُس بہٕ کِرکٹ میچ ہیکان وُچھتھ یہِ گیم چھِ مےٚ زیادٕ پسند تہٕ باقٕے یم یتہِ اسہِ چھِ واریاہ کِرکٹ گِندَن بچہٕ یم تہِ ہسا چھِ یہ ہسا یہ آسان اصٕل کٲم کران کیازِیم ییٚلہِ کِرکٹ چھِ گندان یم چھِ امہِ نَش روزان باقٕے یہ ہسا یہِ ہُمو بُرٕ کٲمیٚو نِش دوٗر اس لیے ہسا چھُ کِرکٹ ونکٮ۪ن یہ ہسا یہِ اصٕل گیم اکھ یہِ تہٕ پزِ نہٕ اَسہِ یہ ہسا یہِ مٔشراوٕنۍ کیٛنٚہہ اس لیے چھُس بہٕ اوے موٗجوٗب چھُس بہٕ زیادٕ کِرکٹ وُچھان بہٕ ہسا رُودُس بہٕ چھُس نہٕ کِہینۍ تہِ سُموکِنگ کران تہٕ مےٚ باسان زیادٕ یہ ہسا یہِ فایدٕ آو مےٚ فایدٕ امہِ سۭتۍ رودُس بہٕ دوٗر بہٕ چھُس یہِ کِرکٹ وُچھان بہٕ روُدس ہُمو یہ ہسا یہِ نشہ نشہٕ کامیٚو نِش یہ ہسا یہِ آس بہٕ بٲز تہٕ کِرکٹ چھِ رٕژ گیم اکھ امہِ سۭتۍ چھِ یہ ہسا یہِ بٔڑ بٔڑ بٔڑ بٔڑ کھلٲڑۍ یسا یہِ چھُ یہِ کِرکٹ پٲدٕ کران یتھ منٛز تُۄہہِ مےٚ ونوٕ تۄہہِ دِژوٕ مےٚ مثال کٕم کٕم کھلٲڑۍ چھِ أسہِ یہِ ہسا یہِ مُلکٕس منٛز سہواگ ٹنڈولکر وِراٹھ کوہلی تہِ امہِ بروٹھِم یِم چھِ یہ ہسا یہِ کپِل دیو یہِ سا چھِ کِرکٹ کیو بدولت یہ ہسا یہِ چھِ یم ؤنکٮ۪ن دُنیاہَس منٛز مُہشوٗر اس لیے ہسا چھُ کِرکٹ ہسا چھِ رٕژ گیم یہِ گژھِ وُچھن